اَسَلام وعلیکُم مےٚ چھُ ناو شُگُفتا مےٚ کَریے میک اَپ کِٹ آڈر تہٕ مگر اتھ آو نہٕ مےٚ کانٛہہ تہِ فٲیدٕ تِکیٛازِ یُس ڈیلوری باے اوس تٔمۍ أنۍ نہٕ مےٚ یہِ بَرابَر گَرٕ کیٚنٛہہ مےٚ پیٚو واریاہ زیاد امہِ خٲطرٕ پَکُن تہٕ بیٚیہِ پےٚ مےٚ یہِ واریاہ درٛۄگ تہٕ یُتھُے مےٚ وۅنۍ یہِ فونٛڈیشَن اِستمال ہیٚوت کَرُن مَطلَب اَمہِ سۭتۍ گٔے واریاہ پرٛابلِم بُتھِس ڈرٛے نیٚس گوٚو ریٚڈنیٚس اِرِٹیشَن گٔے اَمہِ سۭتۍ تہٕ امیُک بیٛاکھ پرٛوڈکٹ کوٚر مےٚ اِستمال لِپسٹِک امہِ سۭتۍ تہِ گٔے ایٚلرجِک رِِییٚکشَن

اتھ آو رِزَلٹ واریاہ نیٚگیٹوٗ یہِ کِٹ پےٚ مےٚ واریاہ زیادٕ درٛۅج تہٕ واریاہ چیٖز چھِ اتھ پَرٕ اتھ ٲسۍ نہٕ سۭتۍ واریاہ چیٖز کیٚنٛہہ کَنسیٚلَر اوس نہٕ اتھ سۭتۍ کیٚنٛہہ لِپ گلوس اوس نہٕ اتھ سۭتۍ کیٚنٛہہ آی لاینَر اوس نہٕ اتھ سۭتۍ کیٚنٛہہ تہٕ مَسکارا تہِ اوسُس نہٕ سۭتۍ کیٚنٛہہ ییٚمہِ خٲطرٕ مےٚ یہِ کَریٚو سُہ مَقصَد گوٚو نہٕ مےٚ پوٗرٕ کیٚنٛہہ